سلام علیکُم اَہَن حظ ٹھیٖک پٲٹھۍ پانہٕ چھِو حظ ٹھیٖک آ ٹھیٖک پٲٹھۍ

آ گایِڈ چھِ مےٚ سۭتۍ تۄہہِ کوٚت چھُو گژھُن اَچھا اَچھا اَچھا ٹھیٖک گٲڑۍ چھِ سُہ ڈرٛیوس

سۄ چھَنا بٔڈ گٲڑۍَ تَتھ منٛز واتنا سٲری اےٚ سی وے سی سورُے کیٚنٛہہ لٲگِتھ بیٚڈ ویٚڈ اَصٕل پٲٹھۍ

تَتھ گژھان دَہ ساس رۄپیہِ سٲرِسٕے آ بہٕ آسہٕ پانَے سۭتۍ بیٚیہِ آسہِ بیٛاکھ اَکھ گایڈ سۭتۍ یُس تۄہہِ اورٕیورٕ پَتہٕ پھیرناوِو ویرناوِو

شۄنٛگنَس خٲطرٕ چھِ اَسہِ پَنٕنُے یوٚت سامان آسان شۄنٛگنَس خٲطرٕ اَگر تُہۍ تُلِو سۭتۍ پَنُن تھوڑا تہٕ آ

آ کیٚمپِنٛگ ٹٮ۪نٛٹ چھِ تُم چھِ زٕ آ تِم ؤسِو تُہۍ پانٕے تِم وُچھِو تُہۍ پانے تِم کیٛاہ لگنَو تۄہہِ تہٕ تُہۍ وُچھِو پَانٕے نہَ نہَ گٲڑۍ چھِ ٹھیٖک فِٹ گٲڑۍ کَمفٲرٹیبُل نہَ نہَ نہَ نہَ بیٚیہِ شَتوُہمہِ

آ گَرِکۍ تُہۍ کَتہِ چھُوٕ وُنۍ تُہۍ ٲسوٕ تَمہِ دۄہ تہِ نِنۍ تُہۍ اگر تُہۍ سرینگر یِیو کُنہِ منٛز سرینگرٕ پٮ۪ٹھ کَرٕ بہٕ پانے ٹھیٖک آ ٹھیٖک چھُ

بَس ٹھیٖک چھُ